وعلیکُم السَلام السلام علیکُم اَہَن حظ تُہۍ کَم حظ چھِو کَتہِ پٮ۪ٹھ حظ آچھا کٔرِو حُکُم تۄہہِ کَتہِ اوٚنوُ نمبر ٹھیٖک حظ چھُ کٔرِو حُکُم کٔژِمہِ چھو پھُر پھُرست چھِ پٮ۪وان اَنٕنۍ اَسہِ چھُ کاربار یِہوٚے جوٗنا جوٗن جوٗنا اَ اَسہِ چھُ تیٚلہِ دٔہمہِ یُن نا کیٚنٛہہ نہ حظ چھُ پَرواے ریٹہِ ہُنٛد چھُ سَہل آسان مَزٕ مَزٕ گوٚژھ یُن مٲنٛزِ رٲژ منٛز گوٚژھ مَزٕ یُن باقٕے چھُ آسان سَہلٕے تۄہہِ تہِ آسیو پنٛنہِ آیہِ مہمان تِم تہِ گٔژھ خۄش گٔژھٕنۍ تِم تہِ گٔژھِنو پَتہٕ تۄہہِ وَنٕنۍ نہ پونٛسہٕ چھُو خرچہِ پونٛسہٕ چھُو خرچٲمٕتۍ مَزٕ آو ٹھیٖک حظ چھُ بیٚیہِ گوٚژھ اَکھ چیٖز اَسہِ گٮ۪ونَس چھا تیٚلہِ شوٗب ییٚلہِ پَتہٕ رَٹن وٲلۍ ٹھیٖک آسن اَسہِ چھُ آسان سُہ اَسہِ چھُ آسان سورُے سۭتۍ تُمبکھنٲرۍ تہِ چُمٹہٕ تہِ رَباب تہِ باجہِ تہِ سارَن تہِ ہر کینٛہہ چھُ نوٚٹ تہِ چھَس آسان اَسہِ سۭتۍ رَٹَن وٲلۍ چھِ أسۍ أسۍ چھِ کُل دِل آسان دَہ تَتھ منٛز چھُ چھکرِ بَچہِ تہِ آسان تُہۍ رَٹَن وٲلۍ چھِو تۄہی تۄہہِ آسِنو مہمان تِمن چھُ وَنُن تُہۍ رٔٹِو تیٚلہِ چھُ یِوان پَتہٕ مَزٕ آ بیٚیہِ بیٚیہِ چھُ بیٚیہِ چھُ بیٚیہِ چھُ عام چھکرِ بَچہِ سُہ چھُ کٲنٛسہِ ڈُپٹہٕ وُپٹہٕ ترٛاوان تَتھ پٮ۪ٹھ چھِ شَرارت کھسان تہِ گوٚژھ نہٕ گژھُن آ تہِ گوٚژھ نہٕ گژھُن تہِ گوٚژھ نہٕ گژھُن کیٚنٛہہ باقٕے اوس سَہل ریٹہِ ہُنٛد چھُ پَتہٕ آسان سَہلٕے اَسہِ تہِ ییٚلہِ اَتہِ ہا مَزٕ یی أسۍ تہِ چھِ پَتہٕ رۄپیہِ جوڑہ ہَتھہ ترٛاوان رۄپیَس زٕ ژور ہَتھ چھِ ترٛاوان آ آ آز چھِ آز چھِ شُبان اَمے سۭتہِ گٮ۪ونہٕ سۭتی

اَ آچھا آچھا اَدٕ أسۍ یِمو دٔہِمہِ چھا یُن دٔہِمہِ دٔہِمہِ چھِ اَسہِ واتُن اور گٲڑۍ چھِ اَسہِ پنٛنی اَلبتہ اٮ۪ڈرَس وٮ۪ڈرَس چھُنا وَنُن اَسہِ کوٚتتھ چھُ واتُن آ اٮ۪ڈرَس تھٲیِو تُہۍ اَسہِ دِتھ اٮ۪ڈرَس کوتتھ چھُ واتُن کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ گوٚژھ مَزٕ یِن بیٚیہِ چھُنا اَڑٮ۪ن پَتہٕ کھسان شرارت تہِ گوٚژھ نہٕ گژھٕنۍ کیٚنٛہہ مَزٕ گوٚژھوُ تۄہہِ تہِ یُن تہٕ اَسہِ تہِ یُن آ پٔژھۍ پَژھٮ۪ن وَژھٮ۪ن تۄہہِ گٔژھِوٕ تۄہہِ گٔژھِوٕ پَتہٕ نیرنہٕ وِز پٔژھۍ وَنٕنۍ نہ مَزٕ آو

آ تَتھ گٔژھ رَٹہِ تَتھ چھِ رَٹَن وٲلۍ آ یادگار تھاوَو تیٚلہِ ییٚلہِ رَٹَن وٲلۍ تُہۍ پانہٕ تہِ ٲسِو پَتہٕ آ أسۍ چھِ آسان أسۍ چھِ آسان دَہ نَفر أسۍ چھِ آسان دَہ اَسہِ چھِ رَٹَن وٲلۍ تہِ تَتھ منٛز آسان دٔہِمہِ وٲتۍ أسۍ اَسہِ کٔژِ بَجہِ چھُ واتُن أسۍ چھِ مٲنٛزِ راتھ اَکھ کٔژِ بَجہِ کٔرِو تُہۍ سِٹاٹ کَہہِ بَجہِ کَہہِ بَجہِ ہیوٗ کَہہِ بَجہِ ہیوٗ أسۍ واتو نَیے بَجہِ نَیے بَجہِ واتو أسۍ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے دٔہِمہِ وٲتۍ أسۍ آچھا ییٚتھۍ نمبرَس تھٲیزیو رۄپیہِ ساس کھنٛڈ ترٛٲیِتھ سایہِ تیٚلے چھُ باسان اَسہِ تہِ تیٚلہِ چھُ باسان اَسہِ تہِ نا اسہِ چھِ کُن گژھُن تُلِو تُلِو بِہِو خۄدایَس حَوالہ آچھا ٹھیٖک نَہ نَہ دھوکہٕ کَتہِ دِمو ییٚلہِ أسۍ رۄپیہِ ساس وٕچھو وٕنۍ اَسہِ چھُ یہِ پنٛنہِ جایہِ پَتہٕ ڈیٹ مُقَرَر اَسہِ چھُ پھلٲنۍ ڈیٹَس پھلٲنۍ جایہِ گژھُن تُلِو بِہِو خۄدایَس حوال